ہیلو وعلیکُم السلام آ جِناب آ آ تۄہے صُبحٲے نیوٗوُ دۄد کٔژِ بَجہِ ہیوٗ شامَن گژھِ اَرینج ژیٖرۍ آ پگاہ ہَے بَنہِ پگاہ بَنہِ پگاہ ہے نہ سا شِکایت آسہِ نہٕ شِکایت آسہِ نہٕ کِہیٖنۍ تہِ تۄہہِ کَتہِ نیوٗوُ سُہ ہے نہ سا سَوالٕے چھُ ہے اَسہِ نا سا ٲسٕے سُہ ہَسا اوسٕے اوترٕ گاسَس پرٛابلِم سُہ ٲسٕے گہٕ آ سُہ اوسٕے گاسٕے پرٛابلِم سُہ اوسُے تَمام گاوَن تہِ گوٚمُت اوترٕ ہے تہِ ہوٚکھ آ نیوٗل گاسہٕ گوٚو اصٕل گاے خٲطرٕ پَنٕنۍ ژامَن تِم چھِ مےٚ نِش نِوان تِم چھِ تِم چھِ مےٚ نِش نِوان آ دۄد تہِ نِوان مےٚ نِش تہٕ یہِ تہِ نِوان مےٚ نِش

تُہنٛز بیٚنہِ گٔے میٛٲنۍ بیٚنہِ جِناب تُہۍ بٔرِو نہٕ کٕہۭنۍ فِکِر تُہۍ مہ کٕہۭنۍ فِکِر سُہ گژھِ اٮ۪رینٛج تُہۍ تُہۍ یِیِو پانہٕ تہِ تۄہہِ ہاوَو بہٕ تَتٮ۪تھ دۄد سٮ۪مپٕل تہِ ہاوَو تۄہہِ بہٕ آ سوز مگر سوز تیٚلہِ کھسہِ نا پَتہٕ چارٕج کِلوٗ وایِز بَرابٔدی ہُتہِ چھُکھ وَنان ہُہ تہِ چھُکھ ہُہ تہِ چھُکھ وَنان کورِ مول دۄد صاف ییٚتہِ چھُو وَنان ییٚتہِ چھُ وَنان یہِ ہے آچھا سٔہ آسہِ تۄہہِ تہِ تیٚلہِ سُہ آب سُہ آسہِ تۄہہِ تہِ سُہ آب ہاں آ اگر ژٕ یِکھ صُبحٲے گَرَے یا ژیٖرۍ پٲٹھۍ یِکھ وانَس پٮ۪ٹھ پَنٕنۍ چھےٚ مرضی مےٚ وَن ژٕ کَتھ جایہِ ریٹ چھِنہٕ حظ ہوے یُس ژےٚ پَے چھے ژے نِوان چھُکھ ہے رۄ رۄپَے دِ کَم کِلوَس منٛز بیٚیہِ کیٛاہ کَرَے ہے نہ نہ تَمہِ علاوٕ گژھِ نہٕ کِہیٖنۍ ژٕ وٕچھِ باقٕے گوٗرۍ کیٛاہ دِوان چھِ یہِ ما چھُ ہُہ دۄد تِم چھِ مےٚ نِش نِوان تِم نِنۍ تِم نِنۍ دَہ کِلوٗ زٕ کِلوٗ آب تِمَن چھِ یِہوٚے

تۄہہِ تُہۍ یِیِو مےٚ نِش تُہۍ تُہۍ یِیِو مےٚ نِش سٮ۪مپٕل کٔرِو ٹرٛاے تہِ گۄڈٕ ژامَن تہِ دۄدَس تہِ سٮ۪مپٕل کٔرِو تہٕ اگر تۄہہِ لوٚگوُ ٹھیٖک اگر نہٕ لوٚگ تہٕ وَلہٕ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ تُہۍ یِیِو تور أسۍ کَرو تٔتی کَرو کَتھ بیٚیہِ کیٛاہ کٔمۍ سُنٛد فون نمبر کٔمۍ سُنٛد آچھا ٹھیٖک چھِ کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک بیٚیہِ ما چھُ کیٚنٛہہ بیٚیہِ ما چھُ کیٚنٛہہ اوکے اَدٕ